مےٚ حظ چھُ فیورِٹ سیٖزَن وِنٹر سیٖزَن یعنی وَندُک موسَم مےٚ چھُ وَندُک موسَم واریاہ زیادٕ خۄش گژھان تِکیازِ وَندَس منٛز نہ چھُ آسان زیادٕ کیمۍ نہ چھُ آسان کرۭل تہٕ یعنی اَگر أسۍ ریٚتہٕ کولُک موسَم وُچھو ریٚتہٕ کٲلِس منٛز چھُ اِنسانَس آرام تہِ مَگر ریٚتہٕ کٲلِس منٛز چھِ آسان کیمۍ کرۭل مَچھِ مٔہۍ چھِ آسان یعنی اِنسان ییٖژہ صفٲیی تھایہِ مَگر ریٚتہٕ کٲلِس منٛز چھِ توتہِ یِوان یِم کیمۍ اِنسانن گژھان أندرٕ تھٲیتَن اِنسان خبر کوٗتاہ توتہِ چھِ مہۍ ظٲہِر گژھان توتہِ چھِ مَچھِ ظٲہِر گژھان ییٚتیٚتھ معموٗلی گِندگی پیٚیہِ تَتیٚتھ چھِ مَچھِ مہۍ حٲضر گژھان مَگر تَمہِ موٗجوٗب چھس بہٕ کران اۭں لایِک وِنٹر سیٖزنَس تِکیازِ وِنٹر سیٖنَس منٛز چھُنہٕ نہ کیمی کُنہِ اَندٕ نَظرِ گژھان نہ چھِ کرۭلٕے کُنہِ اَندٕ نَظرِ گژھان نہ مَچھٕے تہٕ نہ مٔہی اَلبتہ اَگر وُچھو وِنٹر سیٖزنَس منٛز چھِ تۭر آسان مَگر مےٚ چھُ یہِ موسَم واریاہ زیادٕ خۄش گژھان وِنٹرُک موسَم تِکیازِ تۭر اَگر اِنسانَس لگہِ پَلو ہیٚکہِ اِنسان دۄیو بدلہٕ ژور لٲگِتھ تہٕ مَگر گرمَس منٛز چھُنہٕ چلان کِہینۍ تہِ گرمَس منٛز چھُ اِنسان گرمہٕ سۭتٮ۪ن گژھان بےٚ ہیس گرمَس منٛز چھےٚ نہٕ ہٮ۪کَتھ تہِ روزان کِہینۍ تہِ تَمہِ وِزِ یعنی اِنسان اَگر دۄہس ژور سرٲن تہِ کرِ پانٛژھ سران تہِ کرِ یعنی توتہِ چھِ گرمی اِنسانَس واریاہ زیادٕ سَتاوان مَگر وِنٹرَس منٛز چھُ اکھ بیٚنِفِٹ یہِ تہِ اکھ فٲیدٕ یہِ تہِ اَگر تۭر لَگہِ اِنسان ہیٚکہِ واریاہ زیادٕ پَلو تہِ لٲگِتھ تہٕ وُشنیر کٔرِتھ تہٕ أندرٕ ہیٚکہِ گرِ بِہِتھ تہِ گرِ تہِ بِہِتھ تہٕ تیٖژہ تۭر ہیٚکہِ نہٕ اِنسان ژٲلِتھ کِہینۍ تہِ تہٕ بیٚیہِ حظ چھُ مےٚ وِنٹَرُک موسَم اَمہِ موٗجوٗب خۄش گژھان تِکیازِ گرمَس منٛز چھُ آسان اِنسان سُستہٕ گوٚومُت تہٕ بہٕ چھَس وِنٹرَس منٛز روزان فِٹ یعنی مےٚ چھُنہٕ سۄ اۭں اۭں یُس سُہ وِنٹر یَتھ منٛز گرمَس منٛز چھُ آسان اِنسان سُستہٕ گوٚومُت بےٚ ہٮ۪کتی چھِ آسان اِنسانَس ہیٚکَتھ چھےٚ نہٕ آسان کِہینۍ تہِ آ یَتھ وَندٕ کِس موسمَس منٛز چھُنہٕ تہِ آسان مےٚ کِہینۍ وَندٕ کِس موسمَس منٛز چھَس بہٕ فریش آسان یعنی مےٚ چھےٚ نہٕ سُستی وغیرہ آسان کِہینۍ تہِ تَوے چھُ مےٚ یہِ وَندُک موسَم تِکیازِ بیٚیہِ ساروٕے کھۄتہٕ وَندُک موسَم چھَس بہٕ اَمہِ موٗجوٗب لایک کران مےٚ چھُ اَمہِ موٗجوٗب یہِ خۄش گژھان تِکیازِ وَندَس چھنہٕ کٲم تہِ آسان زیادٕ کِہینۍ تہِ ریٚتہٕ کٲلِس چھُ آسان اِنسان دۄہَس راتَس کٲم کران تَمہِ پَتہٕ تہِ چھےٚ نہٕ کٲم اَند واتان کِہینۍ تہِ تَمہِ پَتہٕ تہِ چھنہٕ کٲم مۄکلان کِہینۍ تہِ مَگر اَگر وَندَس منٛز چھےٚ آسان اِنسانَن گۄڈٕے کٲم تھٲومٕژ مۄکلٲوِتھ یعنی وَندٕ خٲطرٕ چھُ آسان گۄڈٕنیٚتھٕے اِنسانَن اِنتِظام تھومُت کٔرِتھ چاہے کھٮ۪ن چٮ۪ن خٲطرٕ اِنتِظام چاہے کانگرِ چھِ أسۍ وَندَس منٛز تَپان تِمو خٲطر چھُ اَسہِ آسان گۄڈٕنیٚتھٕے اِنتِظام تھوٚمُت کٔرِتھ وَندٕ برونٹھٕے اس لیے چھےٚ نہٕ وَندَس منٛز زیادٕ کٲم تہِ پیٚوان کِہینۍ نہٕ تَوے چھُ مےٚ یہِ وَندُک موسَم زیادٕ خۄش گژھان تہٕ بیٚیہِ چھُ اِنسان آسان زیادٕ پَہنَتھ أندرٕے اِنسانَس چھُ زیادٕ آرام کرنَس تہِ موقع میلان کَتھ منٛز وَندَس منٛز تَوے چھُ مےٚ یہِ وَندُک موسَم واریاہ زیادٕ پَسند یعنی بہٕ چھَس لایک کران اَتھ وَندٕ کِس موسمَس تہٕ بیٚیہِ چھ مےٚ یہِ فیورِٹ سیٖزَن وِنٹر سیٖزَن چھُ مےٚ فیورِٹ سیٖزَن تِکیازِ ساروٕے کھۄتہٕ وون مےٚ اوٚتام گۄڈٕنیٚتھ اَتھ منٛز چھُنہٕ یعنی مَچِھِ مٔہِۍ کیمۍ کرۭل نَظرِ گژھان کِہینۍ تہِ یِہوے وَجہہ چھُ زِ مےٚ چھُ یہِ وَندُک موسَم واریاہ زیادٕ خۄش گژھان